سِٹار گیزِنٛگ چھُنہٕ اَسہِ یِتھٕ کٔنۍ زٕہٕنٛۍ تہِ کوٚرمُت ایٚکٕسپیٖریَنٕس البتہٕ راتھ ژیٖرۍ کوٚر اَسہِ واقعٕے طور اکھ سِٹار گیزِنٛگ اَکھ موٗمٮ۪نٛٹہٕ اٮ۪نٛجاے ییٚمہِ سۭتۍ أسۍ واریاہ فٲیدٕ میٛوٗل رِلیکٕس رِلیکزیشَن میٛوٗل تُہۍ مٲنۍ تو یُس تِم تِم زٕ مِنَٹ ٲسۍ ترٛےٚ مِنَٹ ٲسۍ یا کیٛاہ اوس ٹایِم تَتھ مِنٹَس دوران گوٚو یہِ سورُے دُنیا مٔشیٖتھ پَنٕنۍ یِم تہِ پرٛابلِمٕز ٲسۍ پنٕنۍ پٔرسٕنَل پرٛابلِمٕز گَریلو پرٛابلِم تِم سٲری پرٛابلِمٕز گٔیہِ اَسہِ مٔشِتھ یہِ سِٹار گیزِنٛگ چھُ واریاہ اَکھ سُہ موٗمٮ۪نٛٹہٕ بیٛوٗٹِفُل موٗمٮ۪نٛٹَہٕ اٮ۪نٛجاے اِنسانَس واریاہ فٲیدٕ میلان چھُ واریاہ رِفریشمٮ۪نٛٹ میلان چھُ یہِ چھُ اَکھ واریاہ خوٗبصوٗرت نَظارٕ اَکھ آسان